ییٚلہِ ہَسا مےٚ گرکیو گۄڈٕنیُک پرٛوٚڈَکٹ اوٚن سۄ ٲس ییٚلہِ بہٕ گرٛیجویشَن کَران اوسُس تَمہِ ساتہٕ أنِکھ مےٚ سٕکوٗٹی سۄ سٕکوٗٹی کیٛاہ أنِکھ مےٚ کہِ سٕکوٗٹی ٲس دُ ٹٲرَل سۄ أنِکھ مےٚ مےٚ وَنیو گرکٮ۪ن مےٚ أنِو بایک مگر دوٚپُکھ بایکہِ پٮ۪ٹھ چھِ زیادٕ خطرات آسان سٕکوٗٹی أنۍ مےٚ واریاہ اَکھ اَصٕل چیٖز چھِ یُس مےٚ گرکیو اوٚن وۄنۍ اَگر أسۍ وٕچھو کہِ سٕکوٗٹی ہِنٛدۍ فٲیدٕ کیٛاہ سٕکوٗٹی چھِ اَصٕل اَصٕل تہِ فٲیدٕ ییٚلہِ زَن أسۍ کہِ وٕچھو واریاہ اکھ اَصٕل چیٖز چھِ گۄڈٕنیُکُے سَوال تیٖل چھِ بَچان چھےٚ بَچان کِنہٕ نہ صحیح تیٖل چھِ بَچان تِکیٛازِ ؤنِو تُہۍ کِتھ پٲٹھۍ اگر أسۍ ییٚتہِ کانٛہہ بایِک اَنو ہَیَسٹ چھِ دِوان پنٛژاہ شیٹھ کِلوٗ میٖٹَر تَمہِ علاوٕ چھِنہٕ زیادٕ دِوان کیٚنٛہہ یا سَتَتھ یا شیٖٹھ گۄڈٕ کیٛاہ پنٛژاہ علاوٕ چھُنہٕ کانٛہہ بایکٕے دِوان ییٚلہِ وۄنۍ سٕکوٗٹی ہُنٛد کَتھ کَرو سٕکوٗٹی چھِ گۄڈٕنیُکُے فٲیدٕ کہِ اَتھ چھِنہٕ ہَتھ ہَتھ لگ بگ ہَتھ ٹُہ ڈۄڈ ہَتھ کِلوٗ میٖٹَر چھِ یہِ دِوان أکِس تِلہٕ لیٖٹرَس گوٚو ہَتَس رۄپیَس پٮ۪ٹھ ہٮ۪کو أسۍ ییٚتہِ پٮ۪ٹھ سرینگر ڈِسٹِرٛک پٮ۪ٹھ راج باغ پٮٹھ یا بدل کُنہِ جایہِ پٮ۪ٹھ یا بہٕ چھُس وٕنۍکٮ۪نَس نَوہَٹا روزان پہلگام ہٮ۪کو أسۍ گٔژھِتھ ییٚتہِ پٮ۪ٹھ اَمیُک مطلب گوٚو گوٚو ٹوٹَل لَگہِ اَسہِ دۄن ہَتَن رۄپیَن تیٖل سُے اگر أسۍ بایکہِ کَرو حِساب کَم آز کَم گژھن پانٛژھ ہَتھ رۄپیہِ بایکہِ تیٖل گوٚو اَمہِ حِساب باسے مےٚ سٕکوٗٹی ٹھیٖک بیٚیہِ اگر وٕچھو کہِ اگر کٲنٛسہِ بایِک چھِ چَلاوٕنۍ أمِس چھُ گۄڈٕ ہیٚچھُن أمِس کیٛاہ چھِ ہیٚچھُن أمِس چھِ بایک چلاوٕنۍ ہیٚچھِنۍ ؤنِو تُہۍ کِتھ پٲٹھۍ أمِس چھُ گۄڈٕنٮ۪تھٕے ییٚلہِ یہِ بایک ہیٚچھِ چلاوٕنۍ أمِس چھِ گۄڈٕنٮ۪تھٕے کٲم کَرٕنۍ أمِس گۄڈٕنٮ۪تھٕے گِیَر تگُن دیُن سُہ تہِ چھُنہٕ أمِس تَگان کِہیٖنۍ گوٚو سُہ چھُ أمِس مین وجہ کہِ أمِس چھُ گۄڈٕ ہیٚچھُن بایِک چَلاوٕنۍ پَتہٕ کَر ہیٚچھِ یہِ گِیَر دِنۍ توٚتام چھُ آسان واریاہ ٹایم گوٚمُت یا اَتھ ہیٚچھنَس دوران چھِ خطرات تہِ گژھان پٲدٕ ؤنِو تُہۍ کیٛاہ خطرات چھِ پٲدٕ گَژھان گۄڈٕنیُک سوال اگر نہٕ أمِس بایِک تٔج چَلاوٕنۍ أمِس ہیٚکہِ دَب لٔگِتھ گوٚو ٹھیٖک وۄنۍ اگر أمِس دَب تہِ لَگہِ پَتہٕ چھِ یہِ خبر کۭتِس ہَسپَتالَس منٛز روزان ٹایمَس گوٚو ٹھیٖک چھُنہٕ اَمہِ حِساب کیٚنٛہہ بایِک گوٚو سٕکوٗٹی چھِ یہِ فٲیدٕ کہِ اَتھ چھِنہٕ ہیٚچھُن کِہیٖنۍ یِتھ پٲٹھۍ سایکَل چھِ چَلاوان تِتھَے پٲٹھۍ چھِ مگر وۄنۍ اگر أسۍ وٕچھو سٕکوٗٹی ہِنٛدۍ تہِ چھِ کیٚنٛہہ خطرات مَگر أسۍ چھِ وٕنۍکٮ۪نَس پازِٹِو اٮ۪کٕسپیٖریَنسٕچ کتھ کَران أسۍ کَرو یہِ کہِ یہِ کہِ اَصٕل اٮ۪کٕسپیٖریَنٕس چھُ سٕکوٗٹی پٮ۪ٹھ مِثال اگر کورِ چھِ گژھان کالیج یا کوچِنٛگ چھِ گژھان گوٚو تِم ہٮ۪کَن نہٕ بایِک چلٲوِتھ کِہیٖنۍ بیٚیہِ اگر أسۍ وٕچھو وٕنۍکٮ۪ن سرینگرَس منٛز وٕنۍکٮ۪نَس چھِ دپان زٔنۍ ہیٚکہِ نہٕ بایک یا کوٗر ہیٚکہِ نہٕ بایک چَلٲوِتھ کیٚنٛہہ أمِس دِیو سٕکوٗٹی گوٚو اَدٕ سٕکوٗٹی یی پرٛٮ۪فَر کَران وۄنۍ دِمو أمِس سایکَل مگر تَتھ پٮ۪ٹھ چھِ ٹایم لَگان یا تَتھ پٮ۪ٹھ چھِ زیادٕ فُٹ ؤرٕک چھےٚ کِنہٕ نہ صحیح کُنہِ جایہِ چھِ چۄڑاے کھسُن ہُہ کَتہِ ہیٚکہِ زٔنۍ سایکل کھٲلِتھ واریاہ حساب چھُ آسان گوٚو سٕکوٗٹی پٮ۪ٹھ چھُنہٕ ٹٮ۪نٛشَن کِہیٖنۍ مَگر ہٮ۪لمِٹ چھِ لاگُن پَتہٕ ہیٚکہِ زٔنۍ کُنہِ تہِ جایہِ گٔژھِتھ یہِ چھِنہٕ زَنہِ ہِنٛدے خٲطرٕ کیٚںٛہہ موٚہنیوٗ تہِ ہیٚکہِ اَتھ کھٔسِتھ مگر بہٕ چھُس وٕنۍکٮ۪نَس وَنان کہِ زَنٮ۪ن ہُنٛد زیادٕ وَنان کہِ اَتھ چھُ وٕنۍکٮ۪نَس اَمے فٲیدٕ تُلان وٕنۍکٮ۪نَس چھِ زیادٕ وَنان بایک بایک چلایہِ موٚہنیوٗ سٕکوٗٹی چَلایہِ زٔنۍ تِکیٛازِ اَتھ چھُنہٕ ہیٚچھُن کِہیٖنۍ یہِ چھِ سہل یِتھ پٲٹھۍ سایکل چھِ چَلاوان تِتھَے پٲٹھۍ چھِ بایِک تہِ چَلاوان گوٚو اَتٮ۪تھ چھِ اَکھ چیٖز کہِ یُس بٮ۪نفِٹ چھِ دِوان اَسہِ سٕکوٗٹی کہِ اَتھ پٮ۪ٹھ چھُنہٕ ہیٚچھُن پٮ۪وان کِہیٖنۍ